مےٚ چھُ گَژھان زیادٕ کھۄتہٕ زیادٕ خۄش ویٖڈیو کال کَرٕنۍ کیازکہِ ویٖڈیو کال پؠٹھ چھَس بہٕ ہؠکان پَنٕنۍ تِم رِشتہٕ دار وٕچھِتھ یِمَن بہٕ کال چھَس کَران بہٕ اگر پَنٕنہِ بِیٚنہِ فون چھَس کَران بہٕ چھَس ایٚٹ لیٖسٹہٕ دۄن گٲنٛٹَن تہِ تَمِس سۭتۍ کَتھ کَران کیٛازِکہِ مےٚ چھُ واریاہ زیادٕ خۄش کَران یا کہِ مےٚ چھِ پَنٕنۍ کَزٕن بہٕ چھَس تمِس سۭتۍ واریَہَس ٹایِٚمَس کَتھ کَران کُنہِ وِز چھِ گژھان ذٕ گٲنٛٹہٕ تہِ زیادٕ أسۍ چھِ آسان کَتھ کَران پَتہٕ چھِ أسۍ دَپان کہِ وَنۍ پزِنٕہ اَسہِ شایَد گَرِکۍ وَنَن تُہۍ کیازِ چھُو یوٗتاہ زیادٕ فون چَلاوان تمہِ پَتہٕ چھِ أسۍ فون ژَٹان مگر کَنٹِنیٚو پرٛافیس چھُ آسان اَسہِ یِہٕے شامَن چھِ أسۍ بیٚہوان أسۍ چھِ شامَن ویٖڈیو کال پؠٹھ کَتھ ضوٚروٗری کَران